وھُوَ مَعَکُم اَینَ ما کُنتُم یہِ چھِ مےٚ ساروی کھۄتہٕ خۄش گَ گژھان کیازِ تَمیُٚک مطلب گوٚو خۄدا چھِ خۄدا ییٚتٮ۪ن ییٚتٮ۪ن تہِ بہٕ چھٮ۪س خۄدا چھُ مےٚ سۭتۍ تہٕ یہِ لَیِن چھِ مےٚ اسی لیے خۄش گژھان کیازِکہِ ییٚتٮ۪ن تہِ بہٕ چھٮ۪س آسان مےٚ چھِ یاد پٮ۪وان کہ خۄدا چھِ مےٚ سۭتۍ ییٚلہِ تہِ بہٕ کُنہِ ٹٮ۪نشَنَس منٛز آسہٕ یا بہٕ کُنی زٔنۍ آسہٕ پَتہٕ چھِ پَتہٕ آسہِ مےٚ کینٛہہ کُنہِ تہِ متعلق ٹٮ۪نشَن ووٚتھمُت یا مےٚ آسہِ دود کینٛہہ تہٕ پَتہٕ چھٮ۪س بہٕ یہِ یاد پیٛاناوان اَمہِ سۭتۍ چھِ مےٚ دِل روزان ہَلکہٕ کہ خُۄدا چھِ ہمیشہِ مےٚ سۭتۍ اگر مےٚ کانٛہہ تہِ ٹٮ۪نشَن آسہِ تہٕ اَمہِ کہِ وَجہہ سۭتۍ چھُ مےٚ پَتہٕ ٹٮ۪نشَن وَتھنٕے